مےٚ کوٚر اوترٕ اکھ پرٛوڈَکٹہٕ آرڈر مِنترٛا پٮ۪ٹھٕ لوریلُک شَمپوٗ یُس زَن سٮ۪ٹھاہ جان باسٮ۪و مےٚ مستَس استِمال کَرنہٕ خٲطرٕ مےٚ روٗد تمہِ سۭتۍ مَس واریاہ اَصٕل ییٚلہِ کہِ یُس زَن مےٚ کُف اوس سُہ تہِ گوٚو غٲب تہٕ میٛٲنۍ سٲری دوس أسۍ وَنان أسۍ تہِ اَنو یِہَے شَمپوٗ کیٛازِ کہِ سُہ درٛاو واریاہ اَصٕل